کٲشرِ زبٲنۍ انٛدر چھِ اکھ کہاوت کۄکٕر چھِ تچھان تہٕ پوٗتۍ چھِ ہیٚچھان یہٕے مثال چھِ فِٹ بیہوان اسہِ پٮ۪ٹھ تہِ اگر أسۍ وٕچھو اکھ بچہِ کٕتھ کٔنۍ چھُ زٔمیٖندٲری یا کانٛہہ تہِ بِزنٮ۪س ہیٚچھان تٔمِس چھُ یہِ پنُن مول موج پیٚچھناوان ییٚلہِ یہِ لۄکُٹ چھُ آسان یہِ چھُ گژھان یہِ چھُ وٕچھان اسہِ کیٛاہ کارٕبار چھُ گرٕ أسۍ کتھ سۭتۍ کتھ چیٖزس سۭتۍ چھِ أسۍ کران کمہِ چیٖزٕ نِش چھِ أسۍ پنُن روزگار حٲصِل کران تہٕ یہِ تہِ چھُ بچپن پٮ۪ٹھے اتھ پٮ۪ٹھ نظر گُزر تھوان تہٕ ٹایم گُزرنس سۭتۍ سۭتۍ چھِ أمۍ سُنٛد یہِ مول موج یہِ چھُ یژھان أمِس گٔژھ امہِ چیٖزٕچ زان روزٕنۍ تہٕ لہٰزا کٔرتھ یِم تہِ چھِ کران کوٗشش وِزِ وِزِ أمِس یِم چیٖز ہیٚچھناونٕچ تہٕ ییٚلہِ یہِ پتہٕ بوٚڑ چھُ گژھان تہٕ یہِ چھُ آسان گوٚومُت وارٕ وارٕ وارٕ وارٕ اتھ چیٖزس انٛدر ٹرینڈ زٲنیات چھُ آسان یہِ گوٚومُت تہٕ یہِ چھُ ہٮ۪کان پتہٕ پانے یہِ کارٕبار ٲسِنۍ یا یہِ زٔمیٖندٲری ٲسِنۍ یہِ برٛونٛہہ پکنٲیتھ